آ یَتھ گاندَربَلَس مَنٛز چھُ اَسہٕ تِم واریاہ ٹیورسٹ پٕلیس یا ہِنٛدو چھِ ریٚلِجَن پٕلیس ییٚتہٕ مَطلَب ماتا کھیٖر بَوانی چھِ ییٚتہٕ واریاہ مَشہور واریاہ مَشہور یَتھ أسۍ مَطلَب ییٚتہٕ چھِ لوکَل تہِ مان ژٕ أسۍ وَنان بَوٲن بَل تہٕ کھیٖر بَوانی چھِ پوٗرٕ اِنڈِیا ہَس مَنٛز پوٗرٕ ورلڈَس مَنٛز چھِ یہٕ مَشہوٗر کیازٕ اور چھِ یِوان واریاہ ہِندو اَزمَس سۭتۍ یِم ہِندواِزمَس سۭتۍ یِم تعلُق چھِ تھاوان تِم چھِ یِوان یا لوکَل تہٕ چھِ اور گَژھان اور واریاہ اَٹریکشَن چھِ اَتہِ مَطلَب واریاہ چھِ اور یِوان اور نَمبَر زٕ نَمبَر زٕ چھِ ییٚتہِ ناراناگ چھُ ییٚتہِ ناراناگ تہٕ چھُ سُہ پانٛڈوَن ہُنٛد تَتہٕ مَندَر وَندَر چھِ تَتہِ بَنٲیِتھ پارَک تہِ چھِ مَندَر تہِ چھِ سۄ تہِ چھِ واریاہ اَٹریکشَن جاے اَکھ یور زَن واریاہ چھِ یِوان مَطلَب اور چھِ یِوان فارین تہِ فارینَر تہِ چھِ یِوان تور ییٚتِک مَطلَب واریاہ مَطلَب اِنڈیا پٮ۪ٹھ تہِ چھِ یِوان ہِندواِزمُک چھِ واریاہ تور گَژھان کیازِ مَندَر چھُ تَتہِ اَصل مَندَر چھُ تَتہِ واریاہ پرون مَندَر چھُ تَتہِ سُہ اور یوٚتَن مَطلَب تَتہِ چھُ حٲران گَژھان یہٕ کِتھ پٲٹھۍ چھُ مَندَر آمُت بَناونہٕ سُہ چھُ اَتھ نَقشہِ نِگٲری چھِ تَتھ کٲریگٔری چھِ تَتھ واریاہ چھُ تَتہِ سۄ اَٹریکشَن امہ پَتَن چھُ ییٚتہِ ساروی کھوٚتہ بٔڑ یَتھ أسۍ وَنان اَمَرناتھ یاترا یُس زَن تَقریباً تَقریباً دۄن رٮ۪تَن ییٚتہِ چَلان چھِ تہٕ شِولِنٛگ چھِ تَتہِ آسان دۄن رٮ۪تَن تَقریباً اور سۄ چھِ واریاہ فیمَس چھِ ییٚتہِ واریاہ فیمَس چھِ سۄ پوٗرٕ اِنڈیا ہَس مَنٛز تِتہِ اِنڈیا نٮ۪بَر تہٕ چھِ تور اور چھِ فارینَر تہِ یِوان اور اِنڈِیِاہٕکۍ تہٕ چھِ یِوان تَمام ہِندواَزمِک چھِ اور یِوان اور یِمَن زَن تَتہِ تٔتھۍ سۭتۍ چھُ سۄنہٕ مَرگ تہِ سۄ چھِ ٹیورِسٹ پٕلیسٕے اَکھ اور تمیُک مَزِ تہِ چھِ تُلان تہٕ مَطلَب پوٗرٕ ہِندوستانٕکۍ تہٕ بَڈٕ بہتریٖن بہتریٖن جاے چھِ سۄ اتہِ سۄنہٕ مَرگ تہِ چھُ تَتھ چھِ أسۍ سونے کے مَرگٕے وَنان سونے کی کانٕے چھِ تَتھ وَنان اور واریاہ اصٕل جاے چھِ سۄ تہِ تَمام ہیٚکَن یِتھ تہٕ پَرواے چھُنہِ کینٛہہ ییٚتہِ چھِ واریاہ اصٕل جاے یہٕ شُکریہ اوکے